مُختلِف پٕلانٛٹسَن چھِ آسان مُختلِف طریٖقٕچ زٔمیٖن ضروٗرتھ تاکہِ تِم کَرن اکھ کَمپلیٖٹ گروتھ بیٚیہِ یُس تِمن پؠٹھ کَرٛاپ سُمن لَگہِ سُہ چھُ آسان اکھ کالٕٹِی وول کَرٛاپ ییٚمہِ ساتہٕ زَن أسۍ کَتھ کَرو ہارٹِی کَلچَرٕچ ہارٹِی کَلچرَس منٛز چھِ یِوان ژوٗنٛٹھۍ کُلۍ یِم ژوٗنٛٹھۍ کُلۍ یِہٕنٛدِ خٲطرٕ گژھِ آسٕنۍ سِکِل زمیٖن یا کَنِٮُ۪ل زمیٖن یتھ منٛز یِم اَصٕل وَجَٹَیٹِو گروٕتھ چھِ کران تہٕ یِمَن پؠٹھ چھِ واریاہ اَصٕل پھَل لَگان ییٚمہِ ساتہٕ زَن أسۍ وَنو ایٚگرِکَلچرُک اَتھ منٛز چھِ یِوان واریاہ کَرٛاپٕس یا کینٛہہ سبزی چھِ زیادٕ یِوان تہٕ امہِ خٲطرٕ گژھِ آسٕنۍ سُرٕ زٔمیٖن ہِش سۄ چھِ آسان واریاہ یَلہٕ تہٕ یِہٕنٛدۍ روٗٹٕس چھِ آسان تَمہِ آیہِ تہٕ یِم چھِ اَتھ منٛز پوٗرٕ نَیرَان اَتھ سُرٕ زٔمیٖن منٛز تِکیازِ یہِ چھِ آسان واریاہ یَلہٕ تہٕ بیٚیہِ یُس ہاٹِکَلچَر چھُ مطلب یِم ژوٗنٛٹھۍ کُلۍ چھِ امہِ خٲطرٕ یِم أسۍ کھادٕ چھِ یوٗز کَران سا ہسا چھِ یِوان نَایِٹروجن پوٹَیشِیَم چھِ یِوان بیٚیہِ ہسا چھُ یِوان فَاسفورس بیٚیہِ چھِ یِوان کینٛہہ مَیٚگنِیشِیَم اینٛڈ کَیٚلشِیَم بَیٚسٕڈ کھادٕ یِم أسۍ یِمَن منٛز یوٗز چھِ کران یِہنٛزِ گروٕتھ خٲطرٕ تہٕ یُس زَن ایٚگرِکَلچَر چھُ امہِ یِہٕنٛدؠن کَرٛاپَن چھِ أسۍ کَران زیادٕ مَینِوَر یَتھ زَن وَنان چھِ یِم گُہہِ کھَاد یِم ہَسا چھِ أسۍ کَران اَتھ پؠٹھ زیادٕ یوٗز